آ مےٚ چھُ کیٚنہہ پرٛوؤرٕب پَتہ یا کیٚنہہ محاورٕ پَتہ یِم کٔشیٖر زَبانہِ منٛز چھِ یِوان اِستعمال کرنہٕ سانہِ کٔشیٖر زَبانہِ چھِ واریاہ اکھ مٔدٕر زَبان تہٕ اَمِکۍ پروؤرٕب چھِ واریاہ اہم آسان تہٕ بہٕ وَنہٕ تۄہہِ کٔشیٖر منٛز کَم پروؤرٕب یا کَم یِتھ کَلام چھِ یِوان کرنہٕ یِم محاورٕ چھِ اَتھ منٛز چھُ ساروی کھۄتہٕ گۄڈٕنٮ۪تھ یِوان اکھ یَتھ أسۍ وَنان چھِ ہوٗنۍ ووران تہٕ کارخان پَکان ہوٗنۍ ووران تہٕ کارخان پَکان اَمیُک مطلب گوٚو یِم ہوٗنۍ چھِ آسان تٕم چھِ آسان ووران تِم چھِ کَنٹِنیوٗ تہٕ أسۍ چھِ پَنٕنۍ کٲم کران یعنی کہِ لوٗکھ کیٛاہ وَنن کیاہ نہٕ وَنن تۄہہِ چھُنہٕ توکُن سَنُن کیٚنہہ تۄہہِ چھُو دھیان دیُن پَنٛنہِ کامہِ کُن یہِ تُہۍ کٲم کران چھُو تُکنُے چھُو تُہۍ دھیان دیُن تَوَے چھِ أسۍ وَنان ہوٗنۍ ووران تہٕ کارخان پَکان یِتھَے کٔنۍ چھِ کٲشرِس منٛز بیٛاکھ اکھ پروؤرٕب یَتھ أسۍ وَنان چھِ نارٕ وِزِ کرٛوٗل کھنُن نارٕ وِزِ کرٛوٗل کھنُن اَمیُک مطلب گوٚو کرٛوٗل کھنُن گوٚو ییٚلہِ یہِ چھُ اکھ محاورٕ اَمیُک مطلب گوٚو ییٚلہِ کہِ آسان چھُ گۄڈٕنٮ۪تھٕے پٮ۪ٹھ کہِ پَریشٲنی یا کانٛہہ بوٚڈ یُتھ ٹٮ۪نشَن تہٕ بیٛاکھ چھُس یِوان تہٕ زیادَے چھُس کران تہٕ سُہ چھُ گژھان تَمہِ سۭتۍ زیادٕ پَریشان تَوَے چھِ وَنان نارٕ وِزِ کرٛوٗل کھنُن نار یعنی کہِ آگ اَمہِ وزِ کرٛوٗل کھنُن چھُ یہِ درشاوان بیٚیہِ اکھ پروؤرٕب وَنمو بہٕ تۄہہِ یُس کٔشِر منٛز چھُ یِوان کٔشیٖر زَبانہٕ منٛز چھُ یِوان اِستعمال کرنہٕ تَتھ چھُ وَنان جان چھُ پَنُن پان جان چھُ پَنُن پان اَمیُک مطلب گوٚو اَگر ژےٚ پَنُن پان چھُے اَگر ژٕ اَصٕل صحت چھُے ژٕ چھُکھ اَصٕل سٲری چھُ اَصٕل ژٕ چھُکھ نہٕ پانَس خٲطرٕ اَصٕل کِہیٖنۍ تیٚلہِ چھُنہٕ کَہَے ژےٚ خٲطرٕ اَصٕل آسان بیٚیہِ اکھ پروؤرٕب چھُ کٔشیٖر زَبانہِ منٛز اَمہِ سۭتۍ چھُ مطلب وَنان چھِ أسۍ کھٮ۪وان پانَس تہٕ تھٮ۪کان جَہانَس پانَس میٖنٕس پنٛنِس پانس چھُ یہِ کھٮ۪وان تہٕ تھٮ۪کان چھُ یہِ سٲرسی جَہانَس سٲرسی دُنیاہَس پانہٕ چھُ یہِ کھٮ۪وان مَگر ہورٕ چھُ آسان سٲرۍسٕے دُنیاہَس تھٮ۪کان یَتھ منٛز ہٮ۪کَو أسۍ ؤنِتھ اکھ لالچی اِنسان یِتھَے کٔنۍ چھُ بیٚیہِ اکھ پروؤرٕب یَتھ أسۍ وَنان چھِ علمَس گژھِ عمَل آسُن یعنی کہِ اَگر تُہۍ نالیج چھُو کران اوبٹین تُہۍ چھِو علِم پَران اَتھ پٮ۪ٹھ گژھِ پَتہٕ عمَل تہِ کَرٕنۍ یہِ نہٕ کیٚنہہ پوٚر تہٕ ترٛوو یَتھ پٮ۪ٹھ چھِ ضروٗری آسان یَقیٖن تہٕ عمَل کَرٕنۍ بیٚیہِ اکھ خوٗبصوٗرت پروؤرٕب چھُ کٲشِر زَبانہٕ منٛز یَتھ أسۍ وَنان چھِ روٗد پٮ۪تھٕے چھِنہٕ رَب وۄتھان روٗد پٮ۪ٹھَے چھِنہٕ رَب وۄتھان یعنی کہِ اُردو پٲٹھۍ اَگر وَنو أسۍ کہِ بارِش بارِش بنا بارِش کے مطلب مَڈ مِٹی نہیں اُگتی ہے یا پھر نالے وَغیرہ نہیں غیلے ہوتے ہے یعنی کہِ اَگر کانہہ کٲنسہِ چھُ آسان گوٚمُت یہِ کیازِ چھُ گوٚمُت اَتھ آسہِ کانٛہہ نہ تہٕ کانٛہہ وَجہ آسہِ اَتھ روٗد پٮ۪نَے چھِنہٕ رَب وۄتھان کِہی یعنی کہِ کیٚنہہ اَگر گوٚو تَتھ چھُ وَجہ سُہ کیازِ چھُ گژھان تہٕ تٔمۍ تَتھ آسہِ کانہہ نہ تہٕ کانہہ وجہ آسہِ ییٚمہِ سۭتۍ سُہ یہِ چھُ گژھان بیٚیہِ اکھ پروؤرٕب چھُ یَتھ أسۍ وَنان چھُ گوٚٹ نہ آسہِ گاش کَتہِ بٲسی یعنی کہِ اَنہِ گوٚٹ گوٚٹ میٖنٕز یہاں پے اَنہِ گوٚٹ اَگر نہٕ گژھِ کِہیٖنۍ راتھ اَگر نہٕ گژھِ کِہیٖنۍ تیٚلہِ کَپٲرۍ پھلہِ صبُحس گاش دُنیاہَس منٛز چھُ دۄہ تہٕ راتھ یِوان تیٚلہِ کَپٲری یی دۄہ تہٕ راتھ اَگر نہٕ یہِ بیٚیہِ اکھ پروؤرٕب چھُ ییٚمہِ سۭتۍ یُس أسۍ وٕچھان چھِ سٲنۍ کٲشِر زَبان کۭژاہ مٔدٕر چھِ یِمَو پروؤربَو سۭتۍ تہٕ باسان یِتھ کٔنۍ چھُ گرِ وَندَے گرٕ ساہس گرِ نٮ۪رہَس نہٕ زانٛہہ یعنی کہِ یُس اِنسان کَنٹِنیوٗ چھُ وَنان بہٕ بیٚہمہٕ ہا گرے بہٕ کرٕ ہا نہٕ کِہیٖنۍ بہٕ سُہ گرٕ وَغٲر چھُنہٕ بیٚیہِ کٔہَے آسان مطلب گرٕ چھُ آسان ساروی کھۄتہٕ زیادٕ ٹوٹھ گرِ چھُ یِوان مَزٕ تہٕ گرٕ چھُ سورُے کیٚنہہ آسان تہٕ اَمہِ سۭتۍ آیہِ سَمجھ سون کٲشِر زَبان چھُ واریاہ زیادٕ میٖٹھ واریاہ زیادٕ مٔدٕر تہٕ یہِ گژھِ اِستعمال کَرٕنۍ کَنٹِنیوٗ یِتھ کٔنۍ أسۍ کران چھِ پنٛنٮ۪ن بُزرگَن سۭتۍ پنٛنٮ۪ن گرِکٮ۪ن سۭتۍ پَنٕنہِ فٮ۪ملی سۭتۍ آز کَل چھُ أسۍ وٕچھان کٔشیٖر زَبان چھُ واریاہ کَم لوٗکھ اِستعمال کران اَسہِ پَزِ تھاوُن پَنُن کٔشیٖر کَلچر برقرار تہٕ اَسہِ پَزَن کٔشیٖرِ ہُنٛد پروؤرٕب باقی چیٖز اِستعمال کَرٕنۍ سانہِ روزمَرہ زِندگی منٛز ییٚمہِ سۭتۍ أسۍ واریاہ پَنُن کَلچر پَکناوو برونٛہہ تہٕ أسۍ چھِ یِوان زاننہٕ ماننہٕ سانہِ کٔشیٖرِ زَبانہِ سۭتۍ